السلامُ علیکم نِوٕز پیپر چھو نا تُہۍ تراوان أسۍ چھِ روزان ژوٚکرِ جے جے اینڈ کے عظما گریٹر کشمیر اوا اوا اچھا مگر واتٕنۍ گَژھن نا ریٹھ

اچھا مطلب کَمہِ دۄہ یی نِوٕز پیپر

اچھا کیٚنٛہہ چھُنہ پرواے اوا اوا صبحٲے مطلب مارنِگ ٹایمہٕ ژوکُر گامس منز تھری وے یس کُن تھری وے یس نِش